میں بہٕ چھُس پانہٕ بِزنٮ۪س وٕنکیٚنَس کَران بہٕ چھُس آوُر وٕنکیٚنَس بِزنِ پَننِس بِزنٮ۪سَس مَنٛز سیٹِسفاے ہاں اَگر وۄنۍ وٕکیٚنَس مَطلَب مٲنِس ایریا ہَس مَنٛز کانٛہہ تہٕ ییٚژھِ بِزنٮ۪س کَرُن اور بہٕ دِمہٕ تٔمِس ساروی کھۄتہ ساروی کھۄتہ مَشوَر اَکھ چیٖز اَگَر نہٕ تٔمِس کِہیٖنۍ تہٕ آسہٕ تٔمِس چھُ وٕنکیٚنَس گورمینٹ سۭتۍ سُہ أنِن سا گٲوٕ پانٛژھ شیٚے زمیٖن ہیٚکَن لِیٖزَس پٮ۪ٹھ رٔٹِتھ گٲوٕ پانٛژھ شیٚے ہیٚکہِ سُہ أنِتھ اور تمہٕ خٲطرٕ بَنٲیِن تَتٮ۪ن زمیٖنَس مَنٛز زمیٖن رٔٹِن لیٖزَس بہٕ چھُس دَپان اَگَر نہٕ تٔمِس کِہیٖنۍ تہٕ آسہٕ کہیٖنۍ آسیٚس نہٕ اور گورمینٹ دیہِ تٔمِس وٕنکیٚنَس مَطلَب لون تمہٕ خٲطرٕ سُہ رٔٹِن زمیٖن لیٖزَس پٮ۪ٹھ اور میون مَشوَر چھُس کہٕ گٲوٕ پانٛژھ شیٚے شیٚے گٲوٕ رٔچھِن سُہ کم سے کم اور بہٕ چھُس وَنان سُہ چھُ ساروی کھۄتہٕ سَکسیٚسفُل سَکسیٚسفُل بٕزنٮ۪س مین کیاز خَرچہِ وَرچہِ وٲلِتھ ہیٚکہٕ سُہ آرام سان پَتہٕ رٮ۪تَس رۄپیہٕ لَچھ ہیٚکہٕ تٔمِس آرام سان بٔنِتھ بہٕ چھُس کٲنٛسہِ تہِ دِوان یہٕ مَشوَر کہ اَگَر سُہ یہٕ بِزنٮ۪س کَرٕ بہترین کیازٕ امِچ چھِ کمی میٲنِس ایریا ہَس مَنٛز بہٕ وَنہٕ ژےٚ ییٖژ ہِن کہٕ سٲنِس ایریا ہَس مَنٛز چھِ دۄدٕچ کٔمی واریاہ ییٚتہٕ چھُ نٮ۪برٕ پٮ۪ٹھ یِوان کیٚمکَ دۄد سُہ چھِ ییٚتہٕ کھیٚوان مگر اگر اَسہٕ ییٚتیُک پَنُن دۄد آسہٕ ہا تہٕ أمِس رُکہِ نہٕ دۄد زٕہٕنۍ اور گورمینٹ تہِ چھَس تَتھ سۭتۍ بَرابَر نَمبر زٕ نَمبر زٕ چھُ میٲنِس اَسہٕ چھِ یِوان تَقریباً ٹیورِسٹ پٕلیسَس سۭتۍ مَطلَب سوٚنہٕ مَرگ چھُ اَپٲر رَش آسان چھُ گاندَربَلَس مَنٛز سوٚنہٕ مَرٕگ چھُ رَش مانسبَل چھُ یِمَن جایَن چھُ رَش آسان اَگَر واٹَر پٕلانٹ تہٕ ہیٚکہٕ کانٛہہ ترٲیِتھ مَطلَب یہٕ بِزنٮ۪س تہٕ چھَس بہتَریٖن اَصل کیازٕ ٹیورِسٹَس چھُ ییٚتہِ آب واٹَر یوٗتاہ شاٹ گَژھان یوٗتاہ شاٹ ییٚتہِ گَژھان واریاہ واٹَر چھُ ییٚتہِ شاٹ گَژھان کیاز سُہ ہیٚکہِ سُہ ٹیورِسٹ مَطلَب یہٕ واٹَر پٕلانٹ ترٲیِتھ سۄ بِزنٮ۪س تہٕ چھَس واریاہ اَصل مَطلَب میٲنِس ایریا ہَس مَنٛز کیازٕ ٹیورِسٹ پٕلیسَن یہٕ چھُ ہَر کُنہِ جایہِ یا لوکلٹی مَنٛز یا لوکَل تہٕ چھِ وِنکیٚنَس واریاہ تِم یِم زَن پَسَنٛد چھِ اَتھ نٮ۪بَر گَرٕ نٮ۪بَر دراے پَتہ چھِ تِم یُہے واٹَر چَیٚوان تِم چھِنہٕ تِم چھِ سونچان خَبَر ییٚتٮ۪ن کِیُتھ آسہِ ہُتٮ۪ن کِیُتھ آسہِ تہٕ چَیٚوان چھِ یۄہے واٹَر تہِ اور بِزنٮ۪س خٲطرٕ وَنہٕ بہٕ یِمے زٕ چیٖز چھِ وِنکیٚنَس زیادٕ مَطلَب بہٕ وَنہٕ پَننے ایریا ہٕچ کَتھ ییٚتٮ۪ن چھِ وِنکیٚنَس یِمَن دۄن چیٖزَن ہُنٛد باقٕے کٔمی چھِ ہَر کُنہِ جایہِ مَطلَب ییٚکیاہ یہِ چِپٕس فیٚکٹری ہیٚکہِ کانٛہہ ییٚتہِ ترٲیِتھ ییٚتہِ چھَنہٕ خاص فیکٹریے کِہیٖنۍ ییٚتہِ ہیٚکَن یِم چیٖز ترٲیِتھ یِمو سۭتۍ مَطلَب سُہ برونٛٹھ ہیٚکہِ پٔکِتھ اَصل پٲٹھۍ ہیٚکہٕ روزگار دَہَن تہٕ ہیٚکہِ دِتھ پَنُن پان تہٕ ہیٛکہِ پَکنٲیِتھ اور دَہَن تہِ پَکناے تہٕ یِمَن چھِ یِمَن دۄن ترٛین چِیزَن ہُنٛد چھُ میون مَشوَرٕ کہٕ یِم ہیٚکَن اِنسان کٔرِتھ آرام سان کیازٕ اَتھ چھُنہٕ اِنویسٹ زیا مَطلَب تیوتاہ تہِ کینٛہہ یوتاہ نہٕ پَگاہ ہیٚکی سُہ تہٕ یہِ چھُس بہتریٖن بہتریٖن بِزنٮ۪س سُہ چھس او کے ٹھینٛک یوٗ